اگر سٲنِس گامَس منٛز کُنہِ ساتہٕ کٲنٛسہِ نٔر یا زنٛگ پھٕٹہِ تٔمِس چھُ گۄڈنیُک ٹریٖٹ گۄڈنیٚتھ چھُ تٔمِس سُہ چھُ تُلُن سُہ نفر آرام سان سُہ چھُ نزدیٖکی یُس ہسپتال آسہِ یا میڈکل شاپ آسہِ سُہ چھُ توتَن نیُن اور تٔمِس چھُ کینٛہہ پَینٛکِلرا وَینٛکِلرا گۄڈنیٚتھ دیُن اور تَمہِ پتہٕ چھُ سُہ تُلُن کٲشِر پٲٹھۍ چھُ سُہ تمہِ پتہٕ نیُن کٲنٛسہِ واٹَن گٔرِس نِش اگر تٔمۍ دوٚپ دوٚپُن ہے میانہِ ذٔریعہٕ ہسا سَپدِ یہِ چیٖز تہٕ گوٚو ٹھیٖک اگر دوٚپُن میانہِ ذٔریعہِ ہسا نہٕ سَپدِ نہٕ یہِ چیٖز کینٛہہ تہٕ تیٚلہِ چھُ سُہ نفر تُلُن ییٚمِس یہِ نٔر یا زنٛگ پھٕٹ سُہ چھُ تُلُن تہٕ نیُن چھُ یور ہَسا ہسپتال ییٚتہِ أڑجَن آسہِ علاج گژھان اور تَتہِ چھُ تٔمِس کرٕنۍ ونُن ڈاکٹر صٲبس ہے مِثال یہِ ہسا گوٚو جاے پؠٹھ بۄن تہٕ أمِس ہسا پھٕٹ نٔر یا یہِ ہسا گوٚو کُنہِ کُلہِ پؠٹھ بۄن أمِس ہسا پھٕٹ خۄداے رٔچھِن زنٛگ تمہِ پَتہٕ چھُ وَنؠن ڈاکٹر صٲب وۄنۍ یِتھ پٲٹھۍ زِ تُہۍ کٔرِو سا أمِس کیاہ گۄڈنؠتھ ایٚکٕس رے تَمہِ پَتہٕ چھُ تٔمِس ایٚکٕس رے ویکس رے کَرُن وٕچھُن چھُ زِ أمِس کیاہ چھُ گوٚمُت ڈِفیکٹ أمِس کتھ أڑ کۄس أڑِج چھِ أمِس پھٕٹمٕژ اور تَمہِ پَتہٕ یۄس أڑِچ أمِس آسہِ پھٕٹمٕژ تَمہِ پَتہٕ چھِ کَرٕنۍ کٲم تَمہِ پتہٕ چھُ تٔمِس اَمہِ پتہٕ یُس یہِ ایٚکٕس رے کوٚر امہِ پَتہٕ نَنہِ کیاہ دٔلیٖل کَتؠن کیاہ دٔلیٖل چھِ تمہِ پَتہٕ چھِ کٲم کَرٕنۍ تمہِ پَتہٕ چھِ أمِس پَلستَر کَرُن اور پَلستَر کٔرِتھ چھُ یہِ وارٕ کار تُلُن تہٕ تہٕ تَمہِ پتہٕ کیاہ وَنن ڈاکٹر صٲب اگر دپن ہسپتالٕے تھٲے وُن تیٚلہِ چھُ تھاوُن ہسپتالے اور اگر دپن تُہۍ کٔرِو ہُند سا نِہُن سا گرٕ تہٕ پتہٕ وٲلۍ ہُن سا ییٖتۍ ہاے دُہۍ باد تہٕ والُن چھُ پتہٕ تَمہِ پتہٕ کھۄلن تٔمِس پلستر دِیَن کرناون تٔمِس نوٚو ایٚکٕس رے آسہِ تٔمِس فَرق ورق گٔمٕژ یا اگر أسۍ کٲشُر پنُن یُس اسہِ پنُن پرٛون علاج چھُ اگر سُہ ہسا چھُ یِتھ پٲٹھۍ زِ أسۍ نِمہون یہِ کٲنٛسہِ یُس یہِ وا واٹَن گُر چھُ آسَان واٹَن گُر مطلب چھُ یُس کٲشِر پٲٹھۍ حٔکیٖم چھُ آسَان تٔمِس نِش ہسا چھُ نیُن سُہ سُہ ہَسا سُہ تہِ کَرِ تٔمِس ٹھیٖک سُہ وۄنۍ گۄڈٕنیٚتھ تٔمِس گۄڈ مِثالہِ پٲٹھۍ چھِ ہسا ٹؠٹھوَن گٔنڈۍ زِ یا نوٗنہٕ آبہٕ سۭتۍ چھٔلۍ زِ یا کٔرۍ زِ بدل کینٛہہ اور کَڑیس ٹیٖس ویٖس تہٕ تمہِ پتہٕ ییٚلہِ سُہ تٔمِس سُہ ٹیٖس کَڑِ تہٕ سُہ تھایَس لٲگِتھ پچہِ وچہِ تہٕ کَریس تَمہِ پؠٹھ ییٚمہِ سۭتۍ گانڈ کینٛہہ دَجہِ رَژھَا یا آسہِ بدل کینٛہہ مطلب ٹیپ وَیپ اور کَرَیس تَتھ پؠٹھ گنٛڈ تمہِ پتہٕ چھُ تٔمِس نِش بیاکھ بیٚیہِ اکھ زٕ چَرَکھ آسان کرٕنۍ اور کینٛہہ ٹایِمہٕ باد چھِ سُہ سُہ تہِ گژھان تمہِ ذٔریعہِ تہِ ٹھیٖک گوٚو یِم چھِ سٲنۍ یِم چھِ سٲنۍ یِم أسۍ پانہٕ ؤنۍ چھِ علاج کرَان یِم چھِ سٲنِس مطلب لوکَل یِم علاج چھِ تِم چھِ یِتھَے پٲٹھۍ أسۍ کَرَان